گَرَس منٛز یِم أسۍ چیٖز اِستعمال کَران چھِ ییٚلہِ اَسہِ ۂٹِس دود آسہِ أسۍ چھِ کَران أسۍ چھِ کَہوٕ بَناوان یَتھ أسۍ شۄنٛگٕر مَرٕژ فوٗتنہٕ وغیرہ ترٛاوان چھِ پَتہٕ چھِ سُے چٮ۪وان تَمہِ سۭتۍ تہِ چھِ ۂٹِس واریاہ فرق گژھان تَمہِ پَتہٕ چھِ أسۍ کَران یا چھِ أسۍ رۄہنہٕ جوٗس رۄہَن ژیٹان تَمہِ کُے جوٗس چٮ۪وان یا چھِ أسۍ کٲم کَران آبَس آب گَرماوان تَتھ ترٛاوان نوٗن تہٕ دِوان تَمہِ کُے بَہہ تہٕ تَمہِ سۭتۍ تہِ چھِ واریاہ فرق گژھان یا چھِ کَران نوٗن یا چھِ گَرماوان آب تَتھ ترٛاوان نوٗن پَتہٕ چھِ گَر گَر کَران ترٛاوان ٲسَس منٛز کَران گَر گَر تَمہِ سۭتۍ تہِ چھُ اَسہِ گژھان واریاہ فرق یا چھِ کَران أسۍ کٲم پھُل پھُل چھِ أسۍ ترٛاوان آبَس منٛز سۄ چھِ گرٛٮ۪کناوان سُہ آب تَمہِ سۭتۍ کَران گَر گَر تَمہِ سۭتۍ تہِ چھُ بَلان یہِ ہوٚٹ چھُ تَمہِ سۭتۍ تہِ ٹھیٖک گژھان تَمہِ پَتہٕ چھِ أسۍ کٲم کَران أسۍ چھِ بیٚیہِ کٲم کَران شۄنٛگرِ کَہوٕ وۄنٛگرِ کَہوٕ چھِ أسۍ بَناوان سُہ چھِ چٮ۪وان یا چھِ کۄنٛگہٕ رَژھا تہِ منٛزٕ ترٛاوان اَتھ سۭتۍ تہٕ سُہ تہِ چٮ۪وان بیٚیہِ چھِ أسۍ کٲم کَران اَمہِ سا اَمہِ ساتہٕ چھِنہٕ أسۍ دُہِس وُہِس نزدیٖک گژھان کیٚنٛہہ جوٗس ووٗس چھُنہٕ چٮ۪وان کیٚنٛہہ بیٚیہِ چھِ اَسہِ یِم أسۍ أسِڈ أسِڈٕکۍ یَتھ منٛز أسِڈ آسہِ زیادٕ یِمَن غذاہَس منٛز سُہ چھِنہٕ أسۍ کھٮ۪وان کیٚنٛہہ بیٚیہِ چھِ أسۍ کٲم کَران یہِ حظ أسۍ چھِ بیٚیہِ یہِ بیکِنٛگ سو یۄس پھُل پھُل یَتھ وَنان چھِ پھُل چھِ أسۍ ترٛاوان آبَس منٛز پَتہٕ چھِ اَمکُے نُنہٕ گَر گَر تہٕ کَران چھِ أسۍ نُنہٕ گَر گَر فوٗتنہِ چھِ أسۍ ترٛا فوٗتۍنُک بیٚیہِ چھِ أسۍ ماچھ کٲشُر ماچھ یُس جَنگلہٕ چھِ أسۍ والان سُہ چھِ أسۍ کھٮ۪وان چَمچہٕ دۄہَس منٛز دۄیہِ ترٛیہِ لَٹہِ چَمچَہ چَمچَہ تَمہِ سۭتۍ تہِ چھِ واریاہ فرق گژھان ہوٚٹ چھُ ٹھیٖک گژھان بیٚیہِ چھِ أسۍ تیٖل گرٛٮ۪کناوان کانٛگرِ منٛز تیٖل ییٚلہِ کانٛگرِ منٛز گرٛٮ۪کنو واریاہ توٚت ییٚلہِ گوٚو سُہ پَتہٕ چھِ أسۍ سُہ اَتھَس پٮ۪ٹھ تُلان أتھۍ ۂٹِس مَتھان نیٚبِرۍ تَمہِ سۭتۍ تہِ چھِ واریاہ فرق یِوان بیٚیہِ چھِ أسۍ کٲم کَران بیٚیہِ چھِ أسۍ کٲم کَران بیٚیہِ چھِنہٕ أسۍ مطلب دُہَس وُہِس کُن نٔزدیٖک گژھان کیٚنٛہہ مطلب ییٚتہِ چھِ آسان بیٚیہِ سردی ہُنٛد موسَم یہِ ہوٚٹ چھُ ییٚتہِ عام تَر خرابٕے زیادٕ آسان ییٚتہِ چھِ آسان اَسہِ لَگ بَگ شےٚ سَتھ رٮ۪تھ آسان اَسہِ لَگ بَگ سردی ہِنٛدی پَتہٕ چھِ أسۍ یِمَے یِمَے گَرٕ چیٖزَن ہُنٛدُے اِستعمال کَران خاص کَر یہِ کَہوٕ یُس اَتھ اَکھ فٲیدٕ منٛد یَتھ وَنان چھِ أسۍ شۄنٛگرِ کَہوٕ یا مَرژٕ کَہوٕ چھِ أسۍ بَناوان تہٕ یہِ چھُ اَسہِ واریاہ فٲہدٕ منٛد اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ اَتھ ۂٹِس میلان تہٕ یہِ ہوٚٹ چھُ اَسہِ ٹھیٖک گژھان